اَسَلامُ علیکُم یہِ چھِ حظ کِنٛگٕز کیفے اینٛڈ ریسٹورنٛٹ مےٚ حظ کٔریو آرڈر بِریانی بٔرگر بیٚیہِ تندوٗری چِکن وُہ مِنٹ برونٛٹھ مےٚ ہسا آیہِ دوس مےٚ اوس بہٕ اوسُس یژھان یہِ پنُن آرڈَر بٔڑراوُن تُہۍ ہُرٲیو اتھ کۄکر زٕ تہٕ بٔرگر ژور بیٚیہِ کباب ترٛےٚ بیٚیہِ ؤنِو مےٚ یہِ میون آرڈر کر گژھِ ڈیلور مہربٲنی کٔرِتھ حظ کٔریو تھوڑا جلدی پہم ییٚتہِ نہٕ پتہٕ ژیر گژھِ بیٚیہِ کٔریو حظ کٲم یہِ بِل حظ سوٗزیو اَمہِ سٕے ڈیلؤری نفرَس اَتھِ چلو